ہیٚلو اسلام علیکُم آ آ اَہَن حظ فرمٲوِو حظ کٔرِو حُکُم اَچھا ٹھیٖک مٲنٛزِ رٲژ خٲطرٕ چھُو تۄہہِ ٹھیٖک اے ٹھیٖک حظ چھُ تُہۍ ؤنۍتَو یہِ سایِز وایِز کیٛاہ چھُ تَتھ تھاوُن کوتاہ بوٚڈ کیک چھُ بَناوُن ٹھیٖک حظ چھُ یہِ بیٚیہِ چھا حظ کیٚنٛہہ ڈِزاینُک ما چھُو تۄہہِ کانٛہہ فوٹوٗگرٛاف ووٹوٗگرٛاف یُس بہٕ وُچھٕہا کہِ کیُتھ ہیٛوٗ ڈِزایِن اَکھ سیٚکَنٛڈ مَہرنہِ مہراز سُنٛد ناو تُہۍ ؤنِو مےٚ یہِ ناو کیٛاہ چھُ اَتھ لَیٚکھُن بہٕ تھاوٕ ییٚتنَس یہِ لیٖکھِتھ ہو سَکتا ہے مےٚ ما گژھِ مٔشِتھ تُہۍ ؤنِو مَہرنہِ کیٛاہ چھُ ناو مہرازَس کیٛاہ چھِ ناو نٔعیٖم ویڈَس آصِیا چلو ٹھیٖک حظ چھُ ٹھیٖک چھُ تہٕ یہِ ؤنۍتو مےٚ کَلَر وَلَر کیُتھ ہیٛوٗ کیُتھ ہیٛوٗ کَلَر گَژھِ آسُن کیکَس کیُتھ کَلَر گژھِ آسُن تہٕ بیٚیہِ ؤنۍتو مےٚ کیٛاہ فُلیوَر گژھِ آسُن کیکَس پِنک وایِٹ ٹھیٖک حظ چھُ چلو ٹھیٖک حظ چھُ سُہ حظ آسہِ یہِ ریڈی اِنشاء اللہ بیٚیہِ تھاوَو اَتھ ناو تہِ لیٖکھِتھ یُس ناو چھُنہٕ حظ بُلیکَس منٛز گژھِ سُہ زیادٕ اَصٕل بُلیکَس کَلَر تھاوَو ناو ٹھیٖک ٹھیٖک سُہ حظ سُہ کَرو سُہ چھُ مَلٹی کَلَر أسۍ کَران مگر یوٗجؤلی چھُ تَتھ آسان یہِ نیچرَس منٛز آسہِ سُہ بُلیکٕے تہٕ مگر آسہِ سُہ مَلٹی کَلَر آ پرٛایِز حظ لگ بگ چھُ یہِ باہ تُرٛواہ شیٚتھ تام گژھان آ آ آ توٚتامَتھ حظ اَسہِ یہِ رَیٚڈِی اِنشاء اللہ أسۍ چھِ یہِ أسۍ کَرو تۄہہِ یہِ ہوم ڈیٚلِؤری ییٚمِچ کِہیٖنۍ چھُنہٕ ٹٮ۪نشَن تہٕ یہِ توٚتام اَسہِ یہِ رَیٚڈِی ٹھیٖک چھِ حظ چلو ٹھیٖک حظ چھُ چلو بیٚیہِ ما حظ کیٚنٛہہ حُکُم آ ؤنِو کیٛاہ چھُ وَنان نہَ نہَ بس حظ یِہَے اگر فوٹوٗگرٛاف آسہِ نا سُہ حظ کٔرۍزیٚو واٹٕس ایپَس پٮ۪ٹھ کَمیُک ڈِزاینُک چھُ ضروٗرت تہٕ سُہ کٔرۍزیٚو مےٚ واٹٕس ایپ یَتھۍ نمبرَس پٮ۪ٹھ باقٕے یُس ناو تۄہہِ ؤنِو ناو لیکھو أسۍ ایکارڈِنٛگلی اِنشاء اللہ ٹھیٖک ٹھیٖک بہٕ حظ ہاوہو تۄہہِ کِہیٖنٛۍ چھُنہٕ آ آ بہٕ ہٮ۪کٕہو ہٲوِتھ تۅہہِ کِہیٖنٛۍ چھُنہٕ ٹٮ۪نشَن اَدٕ حظ چلو اَدٕ کیٚنٛہہ ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک چھُ چلو ٹھیٖک حظ چھُ السلامُ علیکُم